یہِ آٹ چھِ اِسلیے ضٔروٗری یُس زَن سٲنۍ اوٚنٛد پوٚک چھُ آسان سٲنۍ اِموشَنٕز چھِ آسان یہِ چھِ اَتھ اَکھ پرٛاپَر گایڈٮ۪نٕس کَران یہِ پرٛاپَر مٮ۪نٹین کَران یہِ چھِ اَمہِ خٲطرٕ سوسایٹی خٲطرٕ بٮ۪ٹَر اَمہِ موٗجوٗب کیٛازکہِ ییٚلہِ أکِس سماجَس منٛز یِم آٹ آٹِسٹَے یوت روزن یہِ سوسایٹی کَرِ واریاہ زیادٕ تَرقی یہِ روزِ واریاہ زیادٕ مٮ۪نٹینٕڈ